سِٹِچِنٛگ پٮ۪ٹٲرٕن یۄس سٲنِس علاقَس منٛز چھِ أسۍ ہَسا چھِ نَقچہِ نِگٲری لگاوان یا اگر اَسہِ سِٹچِنٛگ آسہِ أسۍ چھِ کیٚنٛہہ پٔٹ لگاوان تَتھ سو دیٹ یۄس اَتھ یہِ ٹیب چھِ یہِ نہٕ ہسا گٔژھ نہٕ اَتھ أتھۍ تہِ یِنۍ کِہیٖنۍ تہٕ یۄس أسۍ سِٹِچِنٛگ یۄس أسۍ ٹیبہٕ چھِ دِوان اَمہِ سۭتۍ چھِ أسۍ واریاہ ہٮ۪کان چیٖز ووٗنِتھ تہِ أسۍ چھِ بٔنیٛان ہٮ۪کان بَنٲیِتھ تَمہِ سۭتۍ أسۍ موزٕ ہٮ۪کان واریاہ بَنٲیِتھ